اہن سا یہِ چھُ پوٚز ییٚلہِ أسۍ ٹریکِنٛگ کَرنہِ چھِ گژھان تَپٲرۍ چھِ واریاہ تہِ کینٛہہ گنٛدٕگی آسَان گابَیٚج آسان تہِ ٹریکِنٛگ سایٹِسن پؠٹھ یہِ پَزِ نہٕ اَسہِ کَرُن کینٛہہ اَسہِ پَزِ پَنُن اٮ۪نوَارمِٮ۪نٛٹ کٕلیٖن کَرُن وٕنکؠن ونہَو تۄہہِ بہٕ کٕتھ پٲٹھۍ کرہوٗن کٕلیٖن اَسہِ پَزؠن تِم ژھوٚٹَس منٛز تِم لِفاف لِفاف تُلٕنۍ تھوٚد اَسہِ پَزِ نہٕ یہِ کَرُن اَسہِ پَزِ یہِ گرٕبیَج یہِ پَزِ اَسہِ ڈیسٹِبِنَس منٛز آرام سان ترٛاوُن پَنُن اؠنوارَمؠنٛٹ تہِ تھَاوو کٕلیٖن ٹریکِنٛگ کَرنَس تہِ یی پَتہٕ مَزٕ تہٕ کٔرِو پَتہٕ تُہۍ اؠنجاے